ہیٚلو اسلام علیکُم وعلیکُم سلام اَوے ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اَسہِ حظ اوس یہِ بورڈ بجلی ہُنٛد یہِ چھُ اَسہِ گوٚمُت خَراب حظ یہِ چھُنہٕ پاوَر أنٛدرِم بورڈ حظ أنٛدرِم بورڈ حظ چھِ گٲمٕتۍ خَراب اَسہِ زٕ ژور پانٛژ دۄہ حظ گٔے خَراب گٲمتِس یِم حظ ٲسۍ بازرے اَسہِ أنۍمٕتۍ

گۄڈٕ ٲسۍ چَلان ٹھیٖک پَتہٕ گوٚو کیٚنٛہہ ٹایم تہٕ یِم حظ گٔے خراب وۅنۍ چھَنہٕ اَز یِم بِلکُل چَلان کِہیٖنٛۍ تہِ نہٕ نہَ یہِ کیٛاہ مَطلَب فین چھِ اَتھ پٮ۪ٹھ آسان لَمپ چھِ اتھ پٮ۪ٹھ آسان تِم چھِنہٕ پَتہٕ یِوانٕے تِمن ہٕنٛز پاوَر سَپلے چھِنہٕ یِوانٕے حظ نہَ اَسہِ کِہیٖنٛۍ چھِنہٕ یِوان خَبر یہِ بورڈَس چھا پرٛابلم یہِ فینَس چھا یہِ تارِ چھا تہِ چھَنہٕ مےٚ پےَ کِہیٖنٛۍ تہِ نہٕ حظ تُہۍ کٔژِ بَجہِ حظ یِیو فینَس کر دِیِو تُہۍ نَظَر

یا لَمپ ما پٮ۪ن

باقٕے اوس ٹھیٖک چَلان مگر وۅنۍ چھِ یِمنٕے پرٛابلم یِم چھِنہٕ ہٮ۪کان چٔلَتھ کِہیٖنٛۍ تہِ نہٕ یِمن اگر مہربٲنی گٔیے اگر تُہۍ یِیِو یِمن دِیِو نَظَر